اَسَلامُ علیکُم اِنڈیاہَس منٛز چھِ زیادٕ تَر بَتہٕ مطلب توٚمُل چھِ ییٚتہِ زیادٕ تَر لُکھ کھٮ۪وان اَصٕل پٲٹھۍ چھِ ییٚتہِ توٚمُل کھٮ۪وان یُس یوٗتاہ ہٮ۪کَان چھِ تیوٗتاہ چھِ ہٮ۪کَان کھٮ۪تھ بیٚیہِ یِم اِنڈیاہَس منٛز پاپُلَر ڈِشِز چھِ تِمو منٛز چھِ اَکھ چھِ وَڑا پاو بیٚیہِ چھِ پانی پوٗری برفی چھِ واریاہ واریاہ چیٖز چھِ ییٚتہِ دال چھِ ژامَن چھِ یِوان ییٚتہِ زیادٕ تَر اِنڈیاہَس منٛز کھٮ۪نہٕ اِنڈیاہَس منٛز چھِ یِوان بَناونہٕ سُپایسِز تہِ چھِ ییٚتہِ واریاہ یِوان بَناونہٕ تِمَن منٛز چھِ یِوان ٲلہٕ چھِ یِوان دالچیٖن چھِ یِوان مَرژٕوانٛگَن چھِ یِوان واریاہ واریاہ چیٖز چھِ اِنڈیاہَس منٛز بَناونہٕ یِوان روٚنٛگ چھِ یِوان واریاہ واریاہ چیٖز چھِ اِنڈیاہَس منٛز بَناونہٕ یِوان سُپایسِز تہِ چھِ ییٚتہِ واریاہ بَناونہٕ یِوان